مےٚ حظ اوس واریاہ شوق کالج گژھُن مےٚ حظ ٲسۍ یِم پروڈکٹ بَناوٕنۍ مگر خۄدا صٲبَن یوٚژھ نہٕ کینٛہہ تہٕ بہٕ نہٕ حظ ٲسۍ تور کالج تہِ کِہیٖنۍ تہٕ مےٚ حظ اوس واریاہ زیادٕ شوق تہٕ بہٕ حظ گژھا کالج گژھا پَتہٕ پَرٕ ہا بہٕ تَتہِ حظ مثال جِیوگرٛافی پرہا بہٕ ہِسٹرٛی پَرہا بہٕ وغیرہ تہٕ بَنہٕ ہا بہٕ تَتہِ حظ واریاہ تُلہٕ ہا بہٕ قدم مگر خۄدا صٲب یوٚژھٕے نہٕ مےٚ کالج حظ گژھُن تہٕ بہٕ حظ چھس وۄنۍ گَرے آسان تہٕ مےٚ نہٕ حظ پوٚر پتہٕ کِہیٖنۍ تہِ وۄنۍ حظ چھِ آسان یہِ رۄبہٕ سٕندۍ طرفہٕ تہٕ مگر پَتہٕ چھِ پیٚوان حظ واریاہ پَنٕنِس زِندگی منٛز سونٛچُن مےٚ کیاہ چھُ برونٛٹھ کُن کیاہ چھُ مےٚ کَرُن تہٕ یہِ مےٚ کیاہ چھُ برونٛٹھ کُن کَرُن تہٕ یہِ حظ یہِ وۄنۍ چھِ بہٕ دَپان ہُہ بہٕ حظ بَن کَرٕ ہا تہِ بِزنٮ۪س مین بہٕ حظ بَنہٕ ہا کَرٕ ہا تہِ حظ بِزنٮ۪س کھُلاوٕ ہا بہٕ کینٛہہ بِزنٮ۪س وۄنۍ حظ چھَس بہٕ ہینٛڈی کرٛافٹ گژھان تَتہِ حظ چھَس بہٕ یہِ ہینٛڈی کرٛیفٹ ہینٛڈی کرٛافٹ گژھان تہٕ تَتہِ حظ چھَس بہٕ واریاہ ہیٚچھان بہٕ چھَس دَپان بہٕ بَناو پَتہٕ گَرِ پَردٕ بَناو بہٕ بیگ بَناو بہٕ ہینٛڈ بیگ بَناوٕ بہٕ یہِ حظ یہِ پوٕچ بَناوٕ بہٕ پَتہٕ کھارٕ بہٕ تِم پہلگام پَتہٕ کٕنہٕ بہٕ تِم پَتہِ ٹیوٗرِسٹَن وغیرہ تہٕ بہٕ حظ بَناو بہٕ حظ کرٕ مےٚ سُے بِزنٮ۪س بیٚیہِ حظ گژھ بہٕ بُٹیٖک بیٚیہِ بیٚیہِ کھُلاو بہٕ ییٚتہِ پَنُن بُٹیٖک حظ پَننِس گامَس منٛز تہٕ ہُہ کیٛاہ چھِ وَنان حظ پنٕنِس گامَس منٛز کھُلاوٕ بہٕ بُٹیٖک پتہٕ رَٹکھ بہٕ کورِ مِثال دہ پن زٕ ژور دہ کورِ حظ تہٕ ہُہ تِمَن تھاوٕ بہٕ حظ تِمَن آسہٕ بہٕ ایٚم پے کران پَتہٕ تِمَن تھاو بہٕ تَنخواہ اَصٕل پہَن تہٕ بَناوٕ ہا کَرٕ ہَس بہٕ سُے بِزنٮ۪س بہٕ حظ کرٕ تہٕ واریاہ کھلاوٕ اَصٕل یہِ حظ بِزنٮ۪س تہٕ کَرٕ حظ بہٕ پَتہٕ سُے بِزنٮ۪س حظ کورؠن ہٕنٛدۍ خٲطرٕ تَتھ منٛز تھوکھ بہٕ کورے یوت نہ کہِ لٔڑکہٕ نہٕ حظ کینٛہہ تَتھ منٛز تھاوَکھ بہٕ کورے یوت